سٲنِس گامَس منٛز یُس نی پین مطلب کۄٹھؠن چھِ دَگ کران تَمہِ خٲطرٕ چھِ وَنان أسۍ اَگر یِمن أسۍ تیٖلہٕ زٔیتُن تیٖلہٕ چھُ آسان تَمِچ مٲلِش کَرو تہٕ یِمن چھِ گژھان یہِ نی پین یُس آسان چھِ کۄٹھؠن دگ یہِ چھِ گژھان ختم بیٚیہِ چھِ وَنان أسۍ اگر تِم کینٛہہ ایٚگزرسایز کران منٛز تھوڑا پَکان یا زنٛگن کران اورٕ یور تَمہِ سۭتۍ تہِ گژھان چھِ یہِ فرق اَتھ دگہِ واریاہ زیادٕ تہٕ بیٚیہِ چھِ بیاکھ اگر أسۍ ہاٹ کَمپرؠس أسۍ چھِ وٕچھان أسۍ چھِ کُنہِ آب اَنَان کُنہِ بوتلہِ منٛز تھاوان تھوڑا توٚت آب تہٕ تَمہِ سۭتۍ چھِ أسۍ زَن ژُکھ دِوان کہِ تَمہِ تہِ سۭتۍ تہِ چھِ یہِ دَگ گژھان ختم